أکِس زَنانہِ تہٕ أکِس مۅہنِوِس چھِ آسان وارِیاہ زیادٕ ذِمہٕ دٲری فیملی ہٕنٛز مۅہنوِس چھِ آسان زینٕچ ذَمہٕ دٲری زَنانہِ چھِ آسان بَچہِ پالنٕچ ذِمہٕ دٲری گرٕ بَناوُن ذِمہٕ دأری گرس منٛز بَتہٕ سِیُن وُچھُن گرِ شامَس چھُ آسان بَتہٕ دِیُن فیملی برٛونٛٹھ کُن سۅ ذِمہٕ دأری گرچہِ کامہِ آسان بَچس پَرؤرِش آسان کَرٕنۍ یہِ چھِ آسان زَنانہِ ہٕنٛز یہِ ذِمہٕ دأری مَگَر أکِس مۅہنِوِس چھِ ذِمہٕ دأری کہِ تٔمۍ سٔنٛد بَچہِ پرناونٕچ ذِمہٕ دأری سکوٗل سوزنٕچ ذِمہٕ دأری یَس یِم وۅنۍ کانٛہہ زٔنۍ چھِ ہٮ۪کان کٲم تہِ کٔرِتھ و ؤرکِنٛگ ووٗمٮ۪ن چھِ آسان کانٛہہ تٔمۍ سٕنٛز ذِمہٕ دأری چھِ آسان تٔمِس چھِ آسان ڈَبُل ذِمہٕ دأری تٔمِس چھِ آسان گرٕ تہِ پَکناوُن تہٕ فیم پَنُن دَفتَر یا کیٛاہ تہِ کٲم آسہِ کَران بِزنِس آسہِ کَران یا نوکری آسہِ کَران سُہ تہِ تِتہٕ آسان پَکناوُن یِمَن یِمَن ہٕنٛز ذِمہٕ دأری چھِ آسان بَرابَر بَرابَر یۅس مےٚ ؤنۍ یۅس وۅنۍ ہاوُس وایِف چھِ آسان تٔمِس ہَسا چھِ آسان صِرف گَرٕچ ذِمہٕ دأری تٔمِس ہَسا چھِ گرِ آسان پَکناوُن بَچہِ آسان پالٕنۍ بَچہِ ہَسا چھِس آسان پالٕنۍ بَچہِ چھِس آسان اَصٕل بَناوٕنۍ تاکہِ تِم گَژھَن سوسایٹی منٛز روزٔن پَکٕنۍ لایَق کَتھ کَرٕنۍ لایَق آ بَنٕنۍ بَچہِ تِم ہَسا گَژھَن نہٕ جانوَر بَنٕنۍ تِمَن چھِ آسان تِتھی سوشَل مینٲرٕس دِنۍ مارَل ویلیوٗز آسان تِمَن منٛز اَنٕنۍ یہِ سُپرِیٖچوَل ویلیوٗز گَژھَن تِمَن منٛز اَنٕنۍ تہٕ تاکہِ بَچہِ ہَسا گَژھَن تِمَن منٛز پَرؤرِش ہَسا گَژھِ اَصٕل گَژھٕنۍ تہٕ مۅہنِوِس تہِ چھ آسان کیٚنٛہہ ذِمہٕ دأری تٔمِس چھِ آسان زینٕچ ذِمہٕ دأری تاکہِ تہِ سُہ گَژھِ پَنٕنۍ بَچَن پَنٕنٮ۪ن بَچَن ہٕنٛز پَرؤرِش اَصٕل پٲٹھۍ کَرُن